فسٹہٕ پرٛوڈَکٹ اگرَے بہٕ وَنہٕ یُس مےٚ پرچیز کَرییو آن لاین سۄ کَرے مےٚ واچ اَکھ گٔر اَکھ کَرے مےٚ پرچیز سِٹیٖل ٲس سۄ واریاہ اَصٕل پرٛوڈَکٹ اوس سُہ کَرے مےٚ آن لاین أکِس پٕلیٹ فارمہٕ پٮ۪ٹھٕ واریاہَس ٹایمَس اوسُس بہٕ تَتھ پیٛاران گۄڈٕ اَتھ گژھِ ڈِسکاوُںٛٹ ڈِسکاوُںٛٹ کیٛازِکہِ آن لاین چھُ اَکھ چیٖز اگرَے کاٹَس منٛز تھَون اٮ۪ڈ کٔرِتھ اَتھ چھُ وَسان تہِ تہٕ اَتھ چھُ کھَسان تہِ یہِ چھِ پیشَنسٕچ گیم اگَرَے پیٛارِ اِنسان آرام سان صحیح ٹایمَس پٮ۪ٹھ اِنسان سُہ پٔرچیز کَرِ تیٚلہِ چھُ مِلان واریاہ زیادٕ ڈِسکاوُںٛٹ اَلٹِمیٹلی اوسُس بہٕ تَتھ واریاہَس ٹایمَس پیٛاران تہٕ اَلٹِمیٹلی گوٚو تَتھ ڈِسکاوُںٛٹ تہٕ مےٚ کٔر سۄ پٔرچیز آرڈَر کٔر مےٚ سۄ سۄ وٲژ وِد ان تھِرٛی فور ڈیز سُہ پرٛوڈَکٹ کوٚر مےٚ یوٗز تہِ واریاہ اَصٕل پرٛوڈَکٹ اوس سُہ سُہ اوس نہٕ حالانکہِ تیوٗتاہ ایٚکٕسپٮ۪نسِو پرٛوڈَکٹ کینٛہہ سُہ اوس مِڈ رینٛج پرٛوڈَکٹ بہٕ وَنہٕ سَستَے اوس نہٕ مگر اوس سُہ واریاہ اَصٕل ژۄن پانٛژَن ؤرۍ یَن چھِ مےٚ سۄ لٲجمٕژ نان سٹاپ کَنٹِنیوٗ تَتھ اوس ٹایم تہِ نیران سٮ۪لہِ اوس تَتھ نیران واریاہ زیادٕ ٹایم اَصٕل پٲٹھۍ وٕنہِ تہِ چھُ مےٚ سُہ پرٛوڈَکٹ اَکھتُے واریاہ زیادٕ پرٛوڈَکٹ اوس سُہ اَصٕل تہٕ تَمیُک چھُ مےٚ واریاہ پازِٹِو اِمپٮ۪کٹ تَمہِ پرٛوڈَکٹُک